میون اکھ پٔرسٔبنل گول چھُ بہٕ گژھٕ کے اے ایس آفِسر بَنُن بہٕ چھُس تَتھ خٲطرٕ واریاہ دۄہ راتھ محنت کران مےٚ سا چھُ دوس اکھ ییٚمِس ناو چھُ وامِک تٔمۍ ہسا چھُ کوٚرمُت کے اے ایس آفسر پاس سُہ ہسا اوس واریاہ محنت کران بیٚیہِ ہسا اوس سُہ واریاہ قٕسمٕکۍ کِتابہٕ پَران سُہ اوس ایجوٗکیشنَس سۭتۍ سۭتۍ سُپوٹسس منٛز تہِ اصل سُہ اوس ہر کُنہِ چیٖزَس منٛز اَصٕل تٔمِس سۄ ٲسۍ ہر کُنہِ چیٖزٕچ زانکٲری آسان بہٕ ہسا چھُس سُہ پَنُن آیڈل مانان بہٕ چھُس تٔمۍ سُند یُس یہِ سُہ اوس کران بہٕ چھُس تی کران بہٕ چھُس یژھان تٔمۍ سٕندی پٲٹھۍ بہٕ گژھٕ کے اے ایس آفس کے اے اٮ۪س ایکزام کَرُن کالِفاے بہٕ چھُس تَتھ خٲطرٕ دۄہ راتھ محنت کران بہٕ ہسا چھُس مُختٔلِف قٕسمٕکۍ نولیج کران گین تِکیازِ بہٕ ہسا چھُس کران اِنٹرویوٗ تہِ اِنٹرویوٗ کرنہٕ خٲطرٕ تہِ واریاہ محنت اِنٹرویوٗ پاس کرنہٕ خٲطرٕ تہِ محنت تَتھ خٲطرٕ واریاہ اٮ۪گزرسایزٕ تہِ کران بییہِ ہسا چھُس بہٕ مُختٔلِف اٮ۪کزامَن خٲطرٕ تہِ پَران بہٕ چھُس یَژھان اکھ اَصٕل کے اے ایس آفسر بَنُن تہٕ پَنُن پَنٕنِس کَشمیٖرَس خٲطرٕ کیٚنہہ خاص کَرُن